بالکُل یۄس ہسا أزِچ سٲنۍ زندگی چھِ یتھ حظ چھِ میکزِمم وٕنۍکٮ۪س اٮ۪لکٹرسٹی پٮ۪ٹھٕے یہِ ہسا یہِ پکان سورُے فرٛام موبایِل چارجَر پٮ۪ٹھٕ تُہۍ تھٲیِتو یاد فِرٛج واشِنٛگ مِشیٖن پرٛٮ۪تھ کینٛہہ اِنسان چھُ فُل پَکان وٕنۍکٮ۪س اِوٕن مَس کاسُن تام چھُ وٕنۍکٮ۪س پَک گژھان اٮ۪لکٹِرٛکسٹی پٮ۪ٹھٕے تھرٛوٗ ٹِرٛمٲرٕس یِم چارجیبٕل ٹِرٛمٲرٕس چھِ آسان سورُے چھِ گژھان اٮ۪لٮ۪کٹِرٛسٹی پٮ۪ٹھٕے تہٕ وۄنۍ ییٚمہِ ساتہٕ ہَسا پاوَر گَژھان چھُ کُنہِ ساتہٕ چھُ شیٖن پٮ۪وان وِنٹٲرٕسَن منٛز پاوَر سَپلاے چھِ کَٹ گَژھان تَمہِ ساتہٕ ہَسا چھُ واریاہ واریاہ مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن یہِ ہَسا یہِ لُکَن خلقَن تِکیازِ تَتھ منٛز چھُ گژھان گۄڈٕنٮ۪تھٕے اَنہِ گٔٹِس منٛز چھُنہٕ ہٮ۪کان اِنسان پٔکِتھ کینٛہہ موٗمٮ۪نٛٹ کٔرِتھ مَکانَس منٛز کِہیٖنۍ تِکیٛازِ اَنہِ گٔٹ چھِ آسان یا نٮ۪بَر چھِنہٕ ہٮ۪کان نیٖرِتھ سڑکہِ پٔکِتھ کِہیٖنۍ کوچَن منٛز پٔکِتھ کِہیٖنۍ تِکیٛازِ اٮ۪لیکٹرٛسِٹی چھَنہٕ آسان کُنے گاش چھِنہٕ کُنی آسان تہٕ وۄنۍ چھِ کینٛہہ اوپشَنٕز کینٛہہ چیٖز چھِ خلقن گَرَس منٛز تھٲیمٔتۍ تِم لۄکٕٹۍ لۄکٕٹۍ تِم لایِٹ چھِ مِثال یِم لایٹہٕ چھِ سولَر لایٹہٕ لۄکچہِ لۄکچہِ تِم چھِ آسان اَجہِ چھِ گَژھان تاپَس پٮ۪ٹھ چارٕج سولرَس پٮ۪ٹھ اَڑٮ۪ن چھِ کَران پاوَر اٮ۪لٮ۪کٹرٛسِٹی چارٕج تہٕ تِمَے چھِ پٮ۪وان اَتھَس کیٚتھ تُلنہِ تِمَے چھِ پٮ۪وان شامَس کَرنہِ اورٕ یورٕ اَکہِ کُٹھِس پٮ۪ٹھ بیٚیِس کُٹھِس پٮ۪ٹھ یا نٮ۪بَر اَگَر نیرُن آسہِ کُنہِ دُکانَس پٮ۪ٹھ گژھُن آسہِ تَمہِ ساتہٕ چھِ پٮ۪وان تِم سۭتۍ نِنۍ تہٕ سُہ چھِ پٮ۪وان لایٹہِ ہُنٛد سہارٕ تَمہِ وَتہِ تِمَن لایٹَن ہیوٚن لۄکچن لۄکچن لایٹَن تہٕ مگر چھِ گژھان واریاہ اَثر چھِ پٮ۪وان یا اگر نہٕ اٮ۪لٮ۪کٹِرٛکسِٹی آسہِ تہٕ واریَہَن گَرَن تہِ چھِ مٮ۪کزِمَم یِم مِثال تھوڑا رِچ فیملی چھِ أمیٖر گَرٕ چھِ تِمَن چھِ اِنوٲٹَر تِمو چھِ لَگٲمٕتۍ بَجہِ بَجہِ بیٹرٛی تِمَن چھِ سولرَس پٮ۪ٹھ تِم چارٕج گژھان اگر پاوَر گَژھان چھِ تِمَن چھَنہٕ فرق پٮ۪وان تَمہِ سۭتۍ کِہیٖنۍ تِکیازِ تِمن چھِ اِنوٲٹر آسان اگر پاوَر کَٹ گژھِ دۄن دۄہن ترٛٮ۪ن دۄہن ہیٚکہِ پاور کَٹ گٔژھِتھ تِمن چھُنہٕ باسان تِمن ترٛٮ۪ن دۄہن لایٹہِ پرٛابلِم کِہیٖنۍ نہٕ ہاں تِمَن چھِنہٕ بٔڑۍ بٔڑۍ آیٹَم آسان کِہیٖنۍ فار ایٚگزامپٕل فِرٛج چھِنہٕ وۄتھان کِہیٖنۍ فرٛیٖزَر یا واشِنٛگ مِشیٖن یا رایِس کُکَر بُلووَر یِم یِم چیٖز چھِنہٕ وۄتھان تِمَن کِہیٖنۍ تَتھ پٮ۪ٹھ تہٕ مگر سِٹِل گاش چھِ تِمَن آسان گَرِ چھِ ہٮ۪کان تِم موٗمٮ۪نٛٹ کٔرِتھ یہِ ہَسا یہِ اَکہِ کُٹھہِ پٮ۪ٹھ بیٚیِس کُٹھِس مگر غریٖبَن چھِنہٕ اِنوٲٹَر یِم فیسَلٹیٖز کِہیٖنۍ تِمَن چھِ ییٚلہِ اٮ۪لیکٹِرٛکسِٹی گَژھِ تِمَن چھِ مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن تِمَن چھِ پَتہٕ أڑۍ زالان کٮ۪نڈلٕز تِکیٛازِ یِمَن نہٕ اَڑٮ۪ن چھِنہٕ لایِٹ تِم لَکچہِ لَکچہِ لایٹٕچ ایویلیبٕل آسان کِہیٖنۍ تِمَن چھِ پَتہٕ کٮ۪نٛڈٕلز ہُنٛد شمع ہَن ہُنٛد پٮ۪وان اِستعمال کَرُن تہٕ وٕنۍکٮ۪س أسۍ وَنو یی کہِ سٲنۍ یۄس زِندگی چھِ یہِ ہسا چھِ وٕنۍکٮ۪س نایِنٹی پٔرسَنٹ پٕلَس چھِ وٕنۍکٮ۪س یہِ ہسا یہِ اِلیٚکٹرسِٹی پٮ۪ٹھ ڈِپیٚنڈ شُکریہ